ییٚمِہ ساتہٕ مےٚ کَم ٹایِم آسُن چھُ کینٛہہ کھٮ۪نہٕ خٲطرٕ یا ییٚمِہ ساتہٕ مےٚ سٲری چیٖز ایٚویٚلیبٕل چھُ آسان کینٛہہ بناونہٕ خٲطرٕ تَمہِ ساتہٕ یِم چیٖز بہٕ بَناوان چھُس تَتھ منٛز چھِ یِوان میگی تَتھ منٛز چھ یِوان لِپٹَن چاے تہٕ بیٚیہِ واریاہ چیٖز یِم بناونَس منٛز چھِ اَسہِ واریاہ کَم ٹایِم لَگان یِم چھِ صحتہٕ خٲطرٕ تِہ واریاہ مُفیٖد تہٕ یِم چھِ اِنسانَس فریٚش کَران